اَسَلامُ عَلَیکُم وَرَحمَتُہ اللہِ وَبَرَکاتہ بہٕ حٕظ چھُس اِنامُ الحَق کۄلگامہِ پؠٹھ آز وَنہو تۄہہِ بہٕ تِم کینٛہہ کَتھٕ یِم کٲشِر زبٲنۍ منٛز چھِ یِوان وَننہٕ تِمو منٛز چھِ نَمبَر اَکھ ژےٚ کٕنی سُہ مُٹھِ پھٔلِس ژےٚ کٕنی سُہ مُٹھِ پھٔلِس یہِ چھِ یِوان تٔمِس وَننہٕ یُس چالاک آسہِ دٔیٚیِم اکھ ہتا ہونہِ کھؠتہَ میٲنۍ زنٛگ مطلب کہِ تٔمِس مُتعلِق چھِ یِوان وَننہٕ ہَتا ہونہِ کھؠتہٕ میٲنۍ زنٛگ مطلب کانٛہہ نَفَر چھِ تیُتھ آسَان سُہ چھِ تِمَن مَثلَن منٛز وَسان یَتھ مَثلَن منٛز نہٕ تٔمۍ سُنٛد لین دین چھُ آسان کینٛہہ مطلب تٔمِس چھُ نہٕ تتھ کُن کِہیٖنۍ آسان مگر سُہ چھُ اورٕ یِوان گژھان مَثلَن منٛز شٲمِل پتہٕ چھِس اَتہِ چوب پیٚوان تٔمِس چھُ وَنن ہتا ہونہِ کھؠتہَ میٲنۍ زنٛگ ترٛیٚیِم اکھ گٔے ژےٚ چھِی شانہٕ پھوران مطلب کہِ شانہٕ پھوران مطلب کہِ ژےٚ ہَسا پیٚنے چوب وَنۍ ژوٗرِم اکھ شال ژٔلِتھ بَٹھؠن چوب کانہہ نفر چھِ تیُتھ تہِ آسان یُس پیاران چھُ آسان لڑٲے کر مۄکلہٕ بہِ ہاو پنُن جَہَل مطلب کہِ شال ژٔلِتھ بَٹھؠن چوپ تمہِ پَتہٕ چھِ ژےٚ چھَ تھَ بَطخ پۄٹھ کھیٚمٕژ مطلب یہِ چھِ تٔمِس نَفرَس یِوان وَننہٕ ژےٚ چھَ تھَ بَطخ پۄٹھ کھیٚمٕژ یُس زیادٕ شور آسہِ کران یُس زیادٕ کَتھٕ آسہِ کران بیٚیِس آسہٕ آسان کَتھ کَرناے تٔمۍ آسہِ ژھٕنمٕژ کَتھ ؤنِتھ مطلب بَکواس آسہِ کران یِمن نہٕ کانٛہہ مُدا مقصد آسہِ کینٛہہ پوٗنٛژِم اکھ یہِ چھُے ألِف لٲلۍ ونان یہِ چھُوٚے ألف لٲل ونان مطلب گوٚو یے یہِ چھُ پننیٖ دٔن دٔندٕر دٔندٕر ونان پننیٖ دَنا سیٖری ونان تہٕ شیٚیِم اکھ چھُ یہِ پیٚو آسمان تہٕ بوٚنہٕ لوٚگُس دب باقٕے وسلام